مےٚ چھُ بوے لوٚکُٹ بوے سُہ چھُ تٔمۍ مۄکل تٔمِس چھُ یِہوس ٹیٚنتھہٕ تہٕ بہٕ چھَس تٔمِس ہمیشہٕ نصیحت آسان کَران کہِ کِتھ پٲٹھۍ گژھہِ اِنسان پَرُن کِتھ پٲٹھۍ گژھہِ اِنسان وقت تھاوُن گِنٛدنَس تہِ بَرابَر پَرنَس تہِ بَرابَر گَھرِ ٹایِم گُزارنَس تہِ بَرابَر تہٕ اکھ ٹایم ٹیبٕل گژھہِ اِنسانَس بَناوُن وقتُک لِسٹہٕ اَکھ بَناوُن کہِ کمہِ ٹایمہٕ کیٛاہ کَرِ کوتاہ ٹایم کَتھ چیٖزَس دِمہٕ بہٕ بہٕ چھَس تٔمِس دَپان یِتھ پٲٹھۍ مےٚ پَنُن پان یِتھ پٲٹھۍ مےٚ پَنُن ٹایم گُزور تہٕ تِتھٔے پٲٹھۍ اَگر ژٕ تہِ گُزارَکھ تہٕ چٲنۍ پَرنٕچ وَتھ روزِ واریاہ زیادٕ اصٕل تہٕ چیٚوٗن ژےٚ اِنٔے پگاہ مارکٕس تہِ اصٕل ایٚگزامَس ایٚگزامَس خٲطرٕ گژھی تیٲری تہِ اصٕل امتِحانس خٲطرٕ تہٕ بہٕ چھُس تٔمِس آسان وَنان بہٕ چھَس یَژھان سۄ گژھہِ پَنُن پَنُن مطلب یُس تٔمِس برٛونٛہہ کُن چھُ نصیٖبَس منٛز سُہ گَژھہِ تٔمِس رُت رُت میلُن تہٕ تٔمسٕے چھَس بہٕ آسان وَنان ہیٚچھناوان تہٕ اِنشاءَ اللہ کَرِ سۄتہِ وۄنۍ تی یہِ بہٕ تٔمِس وَنہٕ تہٕ کَرِ پَنٕنۍ یہِ یُس تہِ بَنایہِ پَنٕنۍ وَتھ صاف تہٕ نَرٕم